سٲنِس ڈِسٹِرک بارہمَلہس منٛز تٔمہِ اِنٛڈَسٹِری یا بِزنٮ۪س اِمہٕ ضروٗری چھِ تہٕ یُہُنٛد کِردار رول واریاہ چھُ بارہمُلہ ڈِسٹِرک کہِ آمدٔنی خٲطرٕ بارہملہ ڈِسٹِرکٕچ مَعٲشی آمدٔنی یِمن بِزنٮ۪سَن پٮ۪ٹھ زیادٕ پَہَم چھُ تِمو منٛز چھُ میوٕ بِزنٮ۪س یِتھ پٲٹھۍ میوٕ چھُ ڈسٹرک بارہملہ کِیو ہر کُنہِ لگ بگ علاقو پٮ۪ٹھ وُۄبداونہٕ یِوان یَتھ منٛز خاص طور پٲٹھۍ ژوٗنٛٹھۍچھِ وۄبداونہٕ یِوان ژوٗنٛٹھۍ وۄبداوُن تہٕ ژوٗنٛٹھٮ۪ن ہُنٛد خٔریٖد فَروختہٕ کَرُن کٕنُن تہٕ ہیوٚن چھِ اَکھ اَہم کِردار ڈِسٹرک بارہمُلہ چہِ معیٖشَتَس منٛز تھاوان ڈسٹِرٛک بارہمُلہَس منٛز ہُس تہِ پرٛانہِ وَقتہٕ پٮ۪ٹھ میوَن ہُنٛد پیداوار خاص طور پَر ژوٗنٛٹھِیُک پیداوار چھُ یہِ چھُ سَرس بارہمُلہ ڈِسٹِرکَس منٛز ژوٗنٛٹھٮ۪ن ہُنٛد پیداوار لگ بگ ہر کُنہِ علاقَس منٛز آسُن پرٛانہِ وَقتہٕ پٮ۪ٹھٕ یَتھ سۭتۍ سۭتۍ اَمیُک نٔتیٖجہٕ یہٕ ووت کہِ بارہمُلہ کِس علاقَس سوپورَس یَتھ ناو چھُ پوٗرٕ برصغیٖرایشیا کِس ساروٕیو منٛز بٔڑ میوٕ یُس مٔنٛڈی سُہ چھُ اَتھ سوپورَس منٛز لَبنہٕ یِوان ژوٗنٛٹھٮ۪ن ہُنٛد یہٕ بِزنٮ۪س میوَن ہُنٛد یہٕ بِزنٮ۪س میوَن ہِنٛز یہٕ اِنڈَسٹِرٛی آسنس سۭتۍ سۭتۍ چھِ بارہمُلہَس منٛز توٚملہٕ ہیوٚن کٕنُن تہٕ وۄبداوُن ییٚمہِ کہِ وجہ سۭتۍ بارہمُلہ ڈِسٹِرکُک آمدٔنی ہُنٛد اَکھ حِصہٕ چھُ ژوٗنٛٹھٮ۪و پتہٕ دوٚیِمِس نَمبرَس پٮ۪ٹھ

فَصلَن ہُنٛد وۄبداوُن ژوٗنٛٹھۍ یتھ منٛز خاص طور پر توٚمُل چھُ اَتھ پٮ۪ٹھ چھُ لگ بگ لگ بگ نیٚصفہٕ بارہمُلہ چہَ فیملی تہٕ نیٚصفہِ باہمُلہ ہٕکۍ لُکھ پَنُن گُزار بَصر کران ڈِسٹِرک بارہمُلہ ہَس منٛز

فارمٕز یِم نٔے آمٕتۍ ترٛاونہٕ چھِ یَتھ منٛز دۄدُک پیداوار چھُ یِوان کَرنہٕ بارہمُلہ ہٕکۍ کینٛہہ علاقہٕ یِم تھَزرَس تہٕ پوٚت کھورِ علاقہٕ یِمن جَنٛگل تہٕ پہاڑ نزدیٖک یَتھ ؤلِتھ چھِ جَنٛگلہٕ تہٕ پہاڑ سۭتۍ یَتھ منٛز اوٗڈی گُلمرٕگ شٲمِل چھِ یِمَن تھَزرٕکٮ۪ن دوٗر دَراز پوٚت کھورِ علاقَن منٛز دۄدُک پیداوار تہِ چھِ بارہمُلہ ڈسٹرک کِس کہِ أکِس پونٛسٕچ اَتھ ڈِسٹِرک بارہمُلہ کِس اِکنامی منٛز اَکھ خاص کِردار نِباون دۄدٕکٮ۪ن پُروڈَکٹَن دۄدٕ منٛز دۄدٕ سۭتۍ یِم چیٖز بَنان چھِ یَتھ منٛز گٮ۪و تھٔنۍ تہٕ باقٕے دۄدٕ چیٖز ژامَن وَغٲرَہ چھِ سرس بارہمُلہ ڈِسٹِرکَس منٛز چھُ یہٕ دۄدٕ فارمٕس یِم دۄدٕ دۄدٕچ ڈیری پُروڈَکٹس سٕنٛد اِنڈَسٹِری چھِ یِمن منٛز کینٛژَن جایَن گاو تہِ کینٛژَن جایَن موشین ہُِنٛد دۄد چھُ یِوان

اور اَتھ سۭتۍ سۭتۍ چھِ بارہمُلہ ہس منٛز کینٛہہ نٔے بِزنٮ۪س یَتھ منٛز ماچِس فیکٹِری اَکھ سوپورَس منٛز کِس علاقَس منٛز چھِ یہٕ ماچٕس فیکٹِری چھِ ڈِسٹِرک بارہمُلہ کٮ۪ن کینٛژَھن گرن خٲطرٕ روزگارُک سَبب بَنان اور یہٕ ماچِس یہٕ ماچِس اِنڈَسٹِری گَنَہ ڈٔبۍ اِنڈَسٹِری یُس چھِ یِتہِ چھِ بارہمُلہ کِس اِکنامی منٛز اَکھ لۄکُٹ مۄکُٹ رول پَنُن نِباوان ڈِسٹِرک بارہمُلہ چھُ کینٛژھٕو اِنڈَسٹِریو خٲطرٕ مشہوٗرٕے یَتھ منٛز گَبہٕ بَناوٕنۍ یا نَمدٕ بَناوٕنۍ چھِ شٲمِل تَتھ سۭتۍ سۭتۍ چھِ قٲلیٖن کٲم تہِ ڈِسٹِرک بارہمُلہ ہس منٛز یَتھ أسۍ سٲرسٕے چھِ وَنان یہِ چھِ ہیٚنٛڈیٖکرٛیٚفٹ کٔشیٖرِ ہُنٛد ہیٚنٛڈیٖکرٛیٚفٹ چھُ واریاہ بٔڑس میقدارَس منٛز بارہمُلہ ڈِسٹِرک کٮ۪ن الگ الگ علاقَن منٛز اَسہِ لَبنہٕ یِوان ییٚمِکۍ کارخانہٕ قٲلیٖن کارخانہٕ چھِ اَکثَر بارہمُلہ کٮ۪ن دوٗر دَراز گامَن منٛز اَسہِ لَبنہٕ یِوان یَتھ پٮ۪ٹھ واریاہ لُکھ چھِ بارہمُلاہٕکۍ پَلان